اَسلام علیکُم

ہَے چھِو حظ ٹھیٖکٕے تُہۍ چھِوا وۄستہٕ عٲدِل وۄستہٕ عٲدل چھِوا اَچھا تُہۍ چھِو تویرا ظٲہرا چلو تُہُنٛد نمبر رچیٛاو اَسہِ نا اَسہِ ٲس گٲڑۍ ضروٗرت اَسہِ چھُ گَژھُن واریاہن جایَن اَسہِ چھُ گَژھُن یہِ حظ اجمیر شریٖف چھُ اَسہِ گَژھُن دہلی چھُ گَژھُن اَسہِ اَسہِ چھُ گَژھُن یہِ حظ مٲنِو لگ بگ لگوٕ رٮ۪تھ کھنٛڈ اَوا اَوا تُہۍ ؤنۍتو اَسہِ پیمٮ۪نٛٹ موڈَا کَمہِ حساب چھُ کیٛاہ چھُ

پنٛژاہ ہَے رٮ۪تس پنٛژاہ سُہ تیٖل ویٖل پنہٕ نُے

تیٚلہِ چھُ پانٛژتٲجی کم پہن کم پہن کٔرۍہوٗس گَژھن ہے چھُ تہٕ وۅنۍ چھُ یہِ واریاہ رٮ۪تھ زیادٕ تہِ ہیٚکہِ لٔگِتھ أسۍ انو ہُو باسٮ۪و پَتہٕ کیٚنٛہہ پُلانا علاوے پہن أسۍ ہیٚکو تَمہِ اَپور تہِ باقِین ہٕنٛدۍ بٔلکہِ زن ڈۅڈ رٮ۪تھ زٕ رٮ۪تھ تہِ ہیٚکن لٔگِتھ کیٛاہ بروسہٕ اَوا اَوا ؤنِو تِتھٕے پٲٹھۍ اَوا تیٖل تُہۍ ؤنو کیٛاہ اَدٕ ٹھیٖک ٹھیٖک تُلِو تُلِو یی یی یی کَرو یی کَرو اَوا اَوا اَوا اَکھ اَکھ اَکھ زٕ دۅہ کٔرِتھ دۄیہِ دۅہۍ سوارِ زٕ پٲنٛژھ پٲنژھ ٲٹھ

بہٕ کَرہو پتہٕ تَمہِ ساتہٕ کال بہٕ ونہو پتہٕ سورُے چلو بہِو بہِو